وعلیکُم سلام آ اَصٕل پٲٹھۍ تُہۍ چھو حظ ٹھیٖک پٲٹھۍ آ ٹھیٖک پٲٹھۍ اَہَن حظ اَکھ حظ چھِ تۄہہِ کُس ہیٛوٗ میٹِنٛگ چھِ ضروٗرت سِمپُلٕے پَردٕ حظ چھِ قٲلیٖن ٹایپَس پٮ۪ٹھ چھِ یِمہٕ شیٖٹہٕ بیٚیہِ چھِ یِم کیٛاہ چھِ ونان مخمَل پَردٕ چھِ مکھ مَخمَل چھِ باقٕے ہِوۍ چھِ کاٹَن شیٖٹ چھِ آ آ کٔروَل کامہِ دار پَردٕ تہِ چھِ تٔکیہِ وورِ چھِ شانٛدگٔنٛڈۍ وورِ چھِ آ تِم حظ چھِ اَکہِ اَز چھِ قٲلیٖن وٲتۍمٕتۍ تِم چھِ دۅشوٕیو سایڈو ہٮ۪کان ترٛٲوِتھ اَکہِ سایڈٕ چھِ تَتھ شیٖٹ ٹایِپ اَکہِ سایڈٕ چھِ قٲلیٖن ٹایِپ تِم حظ چھِ واریاہ قٕسمہٕ ریٹ گَژھان یِم چھِ گژھان قٲلیٖن ٹایپس پٮ۪ٹھ یہِ تِم چھِ گَژھان ژور ساس تہِ پانٛژھ ساس تہِ شےٚ ساس تہِ سَتھ ساس تہِ کٔروَل کامہِ ہٕنٛدۍ پَردٕ چھِ گژھان شےٚ ہَتھ رۄپیہِ اَکھ کَمٕے چھَس کٔرِتھ تھوڑا ڈِزاین چھِس بَنٲوِتھ اَکھ چھُ مِشیٖن سۭتٮ۪ن کٔروَل کامہِ ہُنٛد چھُ یہِ پَردٕ بیٛاکھ چھُ اَتھٕ کامہِ ہُنٛد اَتھٕ کامہِ ہُنٛد چھُ گژھان واریاہ سُہ چھِ گژھان پَنٛداہ شتھ تام اَتھٕ پردِ کامہِ ہُنٛد ساڑ ترٛےٚ ہَتھ ژور ہَتھ سَتھ ہَتھ پانٛژھ ہَتھ یُتھ حظ تُہۍ نِیو یہِ تۄہہِ پَنٕنۍ چوایِز گژھِ ڈور میٹ چھُ آ ڈۄڈ قٲلیٖن ٹایپَس پٮ۪ٹھ چھُ ڈور میٹ رَزِ پٮ۪ٹھ چھُ ڈور میٹ سات ڈور میٹ چھِ یِمَن چھِ ریٹ گَژھان قٲلیٖن ٹایپَس پٮ۪ٹھ چھِ گَژھان ساڑ ترٛےٚ ہَتھ اَتھٕ ٹایپس پٮ۪ٹھ ہیٛوٗ چھُ گَژھان رزٕ دار چھُ گَژھان ڈاے ہَتھ بیٛاکھ چھُ گَژھان ساڑ ژور ہَتھ یُس یُس تۄہہِ چۄایِز تۅہہِ پانَس گژھِ تِم چھِ گَژھان ڈۄڈ ہَتھ تہٕ سا اَکھ ہَتھ شیٖتھ رۄپیہِ میٖٹَر یِم کاٹَنٕے پُلین شیٖٹ آ ںٮ۪ٹ پَردٕ چھِ واریاہ قٕسمہٕ نٮ۪ٹ پَردٕ چھِ اَکھ نٮ۪ٹ پَردٕ چھِ گژھان ہَتھ رۄپیہِ اَکھ ہَتھ تٕرٛہ رۄپیہِ بیٛاکھ نٮ۪ٹ پَردٕ چھِ گژھان اَکھ ہَتھ تہٕ شیٖتھ رۄپیہِ بیاکھ چھُ گژھان ڈاے ہَتھ بیٛاکھ چھُ گژھان ساڑ ترٛےٚ ہَتھ واریاہ قٕسمہٕ چھِ صاف تہِ ہُہ تہِ یہِ تہِ تہٕ آ وایِٹ تہِ چھِ اَصٕل پَتہٕ تَتھ چھِ دٔنٛدٕر بَنٲوِتھ تَتھ چھِ لیس لٲگِتھ